اَسلامُ علیکُم ورحمة الله وبركاته انعام صٲب چھُ ٹھیٖک صحت چھٔز ٹھیٖک گرٕ بار چھےٚ خیرِیَت تۄہہِ بہٕ آوُس یوٗتاہ تۄہہِ برونٛٹھ کَنۍ بہٕ چھُس تۄہہِ آسن سوال زٕ ترٛےٚ کَرٕنۍ تِہُنٛد جواب تُہۍ مےٚ دِیِو یُس زن گۄڈنیُک سوال چھِ سُہ چھُ تۄہہِ کتہِ ہیٚچھو پنٕنۍ اِبتِدایہِ تعلیٖم حٲصِل کرمژ یُس زن دٔیُم سوال چھُ سُہ چھُ تُہۍ چھُو حظ زَہنۍ کُن دوٗر سفرس گٔمٕتۍ تہٕ یُس زَن ترٛیٚیِم سوال پتہٕ بہٕ کَرٕ سُہ چھُ ژٕ چھُکھا کینٛہہ کاروبار پننہِ زندگی منٛز کران کِنہٕ ژٕ چھُکھ پران وعلیکُم اسلام بہٕ چھُس تۄہہِ خٲر مۄقدم کران یتن یِم ہَسا تۄہہِ سوال پرٛژھو تِہُنٛد جواب چھُ یِتھ کٲٹھۍ یُس ہسا تۄہہِ گۄڈنیُک سوال پرژھو زِ ژےٚ کَتہِ چھُتھ پَنُن اِبتِدٲیہِ تعلیٖم حٲصِل کٔرمٕژ یُس ہا مےٚ پنٕنۍ اپتِدٲیہِ تعلیٖم حٲصِل کٔرمٕژ چھِ سۄ ہسا چھِ مےٚ کٔرمٕژ گورمینٹ ماڈل ہایر سیٚکنڈری سکوٗل کیلمس منٛز تہٕ دوٚیِم کوسچن یُس حظ تۄہہِ پرٛژھوٕ زِ ژٕ چھُکھ زَہنۍ کُنہِ دوٗر سفرس گوٚمُت آ بہٕ ہسا چھُس دوٗر سفرس گوٚمُت ستھ جولائی زٕ ساس تہٕ اردہَس منٛز ہسا گوٚوُس بہٕ سکوٗل کہِ طرفہٕ دہلی تمہِ دۄہ ہس سوٗز أسۍ گورمینٹ گورمینٹَن گورمینٹن تور یُس ہسا ترٛیِم کوسچن تۄہہِ کوٚروُ سُہ چھُ ژٕ چھُکھ کینٛہہ کاروبار کران یا پران چھُکھ یتھ خٲطرٕ میون آنسر چھُ میون جواب چھُ سُہ چھُ یہِ زِ بہٕ چھُس نہٕ کانٛہہ کاروبار کران کینٛہہ بہٕ ہسا چھُس وُنکیٚن پران باقٕے وَسَلام